بہٕ اوسُس گژھان سرینَگر فرٛام کُلگام ٹُہ سرینگر کَنٹِنیوٗ بَسہِ منٛز اَگر مےٚ کٕلاس اوس کَہہ بَجے آسان بہٕ اوسُس واتان تور ساڑٕ کَہہ پرٛابلِم اوس گژھان گۄڈٕنٮ۪تھٕے یَس گژھان اَسہِ کٲم اَسہِ ٲس رُکاوان کانوَے آرمی کانوَے یَس یِوان چھِ تَتھ منٛز چھِ اَسہِ رُکاوان مطلب مِنٹہِ مِنَٹ آ اَکھ اوس گژھان یہِ ٲس پَکان زٕ کِلوٗ میٖٹَر تہٕ رُکاوان ٲسۍ بیٛاکھ زٕ کِلوٗ میٖٹَر گژھان ٲسۍ تہٕ رُکاوان چھِ تہٕ چھِ اَسہِ ساروی کھۄت بٔڑ پرٛابلِم اَگر اَسہِ اِنفرٛاسٕٹرَکچَر چھُ ڈٮ۪ولَپ کَرُن چھُ اِنٛڈیاہَس منٛز بیٛاکھ یِمَن چھُ بَناوُن اَمہِ خٲطرٕ اَلَگ روڈ یِمَن خٲطرٕ چھُ بَناوُن یِمَن اَلَگ روڈ تہٕ یِم ہیٚکَن آرام سان گٔژھِتھ بیٛاکھ ییٚلہِ سرینگَر ٹاونَس منٛز چھِ واتان تَتہِ چھُ یوٗتاہ جام آسان یوٗتاہ جام آسان تَتہِ چھِ لگان لَگ بَگ زٕ گھنٹہٕ نٮ۪بَر نیرنَس سرینگرٕ ٹاونَس منٛز یا سِٹی منٛز چھِ اَسہِ لَگان زٕ گھنٹہٕ نٮ۪بَر نیرنَس تَمہِ خٲطرٕ چھِ تھوڑا یِم روڈ چھِ بَڑراوٕنۍ بیٚیہِ چھِ نٔیِس ساروی کھۄت بوٚڑ کٲم کَرٕنۍ کہِ جام گوٚژھ نہٕ گژھُن کیٚنٛہہ